گانٛدَربَل ڈِسٹرٛک یُس چھُ یہِ ہَسا چھُ سٮ۪نٹرل کَشمیٖرَس منٛز سٮ۪نٹرل کَشمیٖر کِس ایریاہَس منٛز یِوان گانٛدَربَل ڈِسٹرک چھُ واریاہَن ڈِسٹرکَن پانہٕ ؤنۍ اکھ أکِس سۭتۍ جوڑان فار اٮ۪گزامپٕل سونَہ مرٕگ چھُ لہ چھُ لداخ چھُ کرگِل چھُ مین پویِنٛٹ یُس سٹاٹِنٛگ پویِنٛٹ یُس چھُ اَتھ سُہ ہَسا چھُ گانٛدَربَل گانٛدَربَل ہَسا چھِ بَڈگٲمہِ سۭتی جُڑان سوپرٕ سۭتۍ تہِ جُڑان بارہمولہ سۭتۍ چھِ جُڑان کَشمیٖنا سرینگرَس سۭتۍ تہِ جُڑان بیٚیہِ رٮ۪سٹ آف دَ ڈِسٹرٛکس یِم تہِ ٹوٹَل چھِ یِوان گانٛدَربَل چھِ ہرکُنہِ ٹایپٕچ سٔہ سٔرِوِس مِلان اَسہِ سومو سٔروِس چھُ آٹو رِکشا سٔروِس چھِ بَس سٔروِس چھُ گۄڈٕنٮ۪تھٕے یُس بوٚڑ بَس سِٹٮ۪نٛڈ چھُ یُس بیٖہاما گانٛدَربَل چھُ تَتہِ چھا نیران ہر کُنہِ جایہِ ہِنٛدۍ سومو تَتہِ چھِ نیران بانٛڈی پورہ تہِ تَتہِ چھُ نیران کَنٛگَن تہِ تَتہِ چھُ نیران سرینگر تہِ تَتہِ چھِ نیران لَکٹٮ۪ن لَکٹ۪ن یِم تہِ ڈِسٹرکَس منٛز جایہِ چھِ تمَن ایریاہَن منٛز ہر کُنہِ جایہِ سات ہی میں چھُ ییٚتہِ آٹو رِکشا تہِ نیران بِہما چوک پٮ۪ٹھٕ ناگبَل تانۍ کَنٛگَن تانۍ گانٛدَر دُدرہَما تانۍ سالورا تانۍ یِم تہِ رٮ۪سٹ آف دَ لَکٕٹۍ لَکٕٹۍ پٕلیٚسٕز چھِ گانٛدَربَل ڈِسٹِرٛکَس مَنٛز یِوان واڑ بیٚیہِ چھِ گانٛدَربَل ڈِسٹرٛکَس منٛز بَس سٔروِس چَلان بَرابر کَنٛگَن سٹاپ پٮ۪ٹھٕ سرینگر صورَاہس تانۍ اَجہِ بہٕ چھِ بَٹمالو سرینَگر تہِ گَژھان بَٹمَلو سرینَگر پٮ۪ٹھ کَنگَن تہِ یِوان مین یِم زیادٕ ٹرانَسپوٹ تم چھِ پکان کَنٛگَن ٹُو صورا صورا ٹُو کَنٛگَن یا صورا ٹُو سالورا صووا ٹُو سفاپوٗرا سولورا ٹُو باقٕے باقٕے جایے ییٚتہِ چھِ حال ہی مےٚ چھِ ییٚتہِ نوٚو آٹو رِکشا سٔروِس سِٹاٹ گٔمٕژ یۄس دُدرہما ہاسپِٹَل پٮ۪ٹھ چھِ دٔدُرہمہ ہاسپِٹَلَس تانۍ مین دُدرہما پٮ۪ٹھ ہاسپِٹلس تانۍ فرٛی سٔروِس دِوان پیٚشنٹن یا یِمن تہِ وِزِٹ آسہِ کَرُن ہاسپِٹل